گۄڈٕنیُک پروڈکٹ یُس اوس یہِ یہ اوس واریاہ بہتریٖن پروڈکٹ اصل جان پروڈکٹ اوس یہِ اتھ مَنٛز باسے نہٕ مےٚ کانٛہہ تہِ دِکَت کانٛہہ تہِ پرابلم ٲسۍ نہٕ اَتھ بَڑٕ اَصل چیٖز اوس یہِ یہِ آو مےٚ واریاہ پَسَنٛد کانٛہہ تہِ مَسلہٕ باسیٚو نہٕ مےٚ اَتھ مَنٛز کانٛہہ تہٕ خَرٲبی باسے نہٕ مےٚ اَتھ مَنٛز اور یمہ مَقصد مےٚ اوٚن یہِ بَرابَر گوٚو سُہ مَقصَد مےٚ امہ سۭتۍ پورٕ یہِ پیٚو نہٕ مےٚ دروٚگ کینٛہہ اَگَر بہٕ اَتھ بَرعکس گوٚو یہِ مارکیٚٹَس مَنٛز ییٚتہِ بہٕ گَژھان اوسُس اوس مےٚ یُہے چیٖز بَنان واریاہ درۄگ امہ کھۄتہٕ اوس مےٚ یہِ بَنان لَگ بگ دَہ پَنٛدَہ پٔرسنٹ درۄگ مَگَر آن لاین اکھ واتنوو یِمو یہٕ گَرٕ گَرِ تھو وُکھ اَصل پٲٹھۍ ٹایمَس پٮ۪ٹھ پَریشٲنی بَغٲر اور بیٚیہِ پیٚو سَستہٕ تہِ بیٚیہِ پیٚو نہٕ دُکان پَتہٕ دُکان نَژُن کِہِیٖنۍ تہِ واریاہ سہولیت گٔے مےٚ امہ سۭتۍ اور یہِ آو مےٚ واریاہ اَصل پَسَنٛد یہِ پروڈَکٹ اتھ ٲسۍ کالٹی تہِ واریاہ رٕژ